اَسلامَ علَیکُم مےٚ چھِ اَکھ بایِک ہیٖرو ہانٛڈا تہٕ گۄڈنیٚتھٕے وَنہٕ بہٕ یُتھُے بایِک أسۍ چَلاوَو اَسہِ گَژھَن آسٕنۍ گُلوٗز گَژھَن آسٕنۍ سٍتۍ آسان اَتھَس سٍتۍ گَژھَن آسٕنۍ ہیلمِٹ گَژھِ آسُن بیٚیہِ گَژھَن گۄڈٕ وُچھِنۍ برٛیک شوٗز گَژھِنا ٹایِٹ آسٕنۍ یِتھٕ پٲٹھۍ اَگَر اَچانَک کانٛہہ نَفَر یِیہِ بٔتھِ برٛیک گَژھِ لَگٕنۍ اَچانٛک زیادٕ ٹایِٹ نہٕ کیٚنٛہہ نَتہٕ چھِ پٔتِم ٹٲر وَۅتھان تھوٚد اَکہِ ساتہِ اوسُس بہٕ بایکہِ پیٚٹھ بایکہِ پیٚٹھ اوسُس بہٕ مےٚ اوس بَنگس گَژھُن مےٚ ٲس اَکھ ہَتھ دَہ سی سی بایک یُتھُے بہٕ کھوٚتُس تور تور تہٕ گۄڈنیٚتھٕے ووٚنمو تۅہہِ مےٚ گُلاوُز گَژھَن سٍتۍ آسٕنۍ نَتہٕ چھِ تٍر لَگان گُلاوُز بیٚیہِ ہیلمِٹ اَگَر کُنہِ ساتہِ دَب ووٚتھ کُنہِ جایہِ تہٕ ہیلمِٹٕے چھِ بَچاوان تہٕ گوٚوُس بہٕ تہٕ تَتہِ گوٚو مےٚ اِنسیٖڈنٛٹ اَکھ میٛٲنۍ بایک ٲس نہٕ کھسان چَڑایہِ ہیٚور چَڑایہِ ہیٚورٕے ٲس نہٕ سۅ رَٹٲنی تہٕ وۅں کھوٚتُس بہٕ چَڑٲے کِتھٕ تانۍ تہٕ اَچانَک گوٚو اَچانٛک گٔیہِ مےٚ اَچانٛک لٔج نہٕ برٛیکٕے پَتہٕ گوٚوُس بہٕ ژیر پَتہٕ گوٚو مےٚ گنٛٹہِ پَتہٕ اوسُس بہٕ پرٛاران تیٖل تہِ اوس یور مۅکلیٛومُت پرٛاران پرٛاران تہٕ تیٖل اَنہٕ نوو مےٚ تہٕ برٛیک شوٗز ٲسۍ لوٗز گٲمٕتۍ بیٚیہِ اوس سُہ بیٚیہِ اوس نہٕ مےٚ ہیلمِٹ تِنہٕ تہٕ برٛیک شوٗز برٛیک شوٗز گَژھان یہِ برٛیک شوٗز اوس لوٗز تہٕ بہٕ بَچاوُس مَسا مَسا اَگَر نہٕ مےٚ ہیلمِٹ آسہِ کیٚنٛہہ تہٕ بہٕ مَیوس مےٚ لٔجے واریاہ بوٚڈ بَرَکھ تہٕ برٛیک شوٗز گَژھَن برٛیک شوٗز ٲسۍ مےٚ لوٗز تہٕ اوسُس بہٕ میکنِک اَکھ ژھانڈان تہٕ گوٚوُس بہٕ میکنِکَس نِش تہٕ کَرنٲے مےٚ ٹایِٹ برٛیک شوٗز آ بیٚیہِ اوس گوٚمُت پٔتِم ٹٲرٕس تہِ اوس ہوا کَم بٔتھِم ٹٲرٕس تہِ اوس ہَوا بیٚیہِ اوس ٹٲرٕس اوس پٔتمِس پَنٛچَر پَتہٕ کیٛاہ کَرٕہا بہٕ تہٕ پَتہٕ لوٚگُس بہٕ پَنٛچَر تہٕ کَڈنہِ گوٚو پَنٛچَر تہٕ لوٚگُس بہٕ کَڈنہِ یہِ ہَوا تہِ لوٚگُس بہٕ بَرنہِ بَرٛکھ اوس ووٚتھمُت خَطرناک بَرٛکھ اوس مےٚ ووٚتھمُت مےٚ اوس نَرِ آمٕژ سٲریٚے زٕلنہٕ تہٕ گُلاوُز ٲسۍ مےٚ گُلاوُز ٲسۍ نہٕ مےٚ سٍتۍ کیٚنٛہہ تہٕ اَتھَن تہٕ اَتھن تہِ اوس مےٚ لوٚگمُت دَپان لوٚگُس بہٕ یہِ ہَوا ووا بَرنہِ تہٕ بٔتھِ کٔنۍ وُچُھم تہٕ بایک چھِنہٕ سِٹاٹٕے گَژھان تیٖل تہِ اوس اَتھ بَرابَرٕے تہٕ وۅنۍ اوسُس بہٕ سونچان تہٕ اَتھ کیٛاہ گَژھِ تہٕ وۅنۍ لوٚگُس بہٕ تھوڑا یہِ کِک سِٹاٹ کَرنہِ تہٕ کِک سِٹاٹ تہٕ لٔج نہٕ یہِ گَژھنہِ کیٚنٛہہ پَتہٕ سَمکھیٚوو مےٚ نَفَر اَکھ ووٚنُن اَتھ چھِ کیٛاہتانۍ مُبلیل کَم تہٕ لوٚگُس بہٕ مُبلیل تہِ تہٕ ترٛاونہِ تہٕ پَتہٕ واتان واتان گٔیہِ بایک سِٹاٹ یُتھُے وۅنۍ بایک سِٹاٹ کٔر برٛونٛہہ پوٚکُس بہٕ یہِ گٔیہِ بیٚیہِ بَنٛد یہِ اوس سیٚودُے خَتٕم اوس اَتھ اوس وارِیاہ اَصٕل بَرٛکھ اوس اَتھ ووٚتھمُت تہٕ یہِ ٲس بایک خَتٕم گٲمٕژ تہٕ پَتہٕ گٔیہِ پَتہٕ کٔر کِک سِٹاٹ کِک سِٹاٹا تہٕ ژوٗرمہِ کِک سِٹاٹ گَیہِ سِٹاٹ وۅنۍ اوسُس بہٕ پرٛاران تہٕ واقعی وُچھ مےٚ پَتہٕ یار اَکھ تہٕ تَس ٲسۍ گٲڑۍ سٍتۍ مےٚ تھٲو پَتہٕ یہِ میکینِکَس نِش یہِ بایک تہٕ ییٚمِس ووٚنُم یہِ ٹھیٖک تہٕ پانس کھوٚتُس بہٕ گاڑِ منٛزٕے اِسی لیے ونان چھُسو بہٕ تۅہہِ ہیلمِٹ تہِ گَژھِ سٍتۍ آسُن گۄڈٕ گَژھَن وُچھِنۍ سٲرِ گۄڈٕنیٚتھ ییٚلہِ دَرٛاو ٹرٛپہِ پیٚٹھ چَکرَس دَرٛاو گۄڈٕ گَژھَن وُچھنہِ دۅنوٕنیَن ٹٲرَن چھا ہَوا کَم زِ بَرابَر چھا بیٚیہِ گَژھَن وُچھِنۍ برٛیک شوٗز چھا ٹھیٖک لَگان مُبلیل چھا ٹھیٖک چینٛج پَکان چھا ٹھیٖک اَہَن حظ سِٹاٹ چھا گَژھان مُبلیل وُبلیل گوٚو چینج وُچھُن تہٕ باقٕے وَسَلام یُتھُے یِمَن پانٛژَن شیٚن چیٖزَن ہُنٛد دھیان ٲسۍزیٚو تھاوان